علم چھِ گاش اَزکِس زمانَس منٛز گژھِ نہٕ اِنسان اَن پَڑھ آسُن کِہیٖنۍ اَز اگر اِنسان کانٛہہ اَن پَڑھ چھِ آسان سُہ چھُنہٕ کُنی لَگان تٔمِس چھِ پٮ۪وان وقتہٕ وقتہٕ بیٚکِس اِنسان سٕنٛز ضوٚرَتھ پنٛنہِ زندگی منٛز روزمرہ کٮ۪ن چیٖزَن خٲطرٕ کُنہِ تہِ خٲطرٕ تٔمِس آسہِ کینٛہہ کَرُن تٔمِس چھِ پٮ۪وان باقٕیَن لُکَن ہِنٛز ضٔروٗرتھ پَنٕںۍ زندگی ہٕنٛز ضٔروٗریت پوٗرٕ کَرنہٕ خٲطرٕ یُس یہِ اَن پَڑھ اِنسان چھُ آسان یہِ چھُنہٕ ہٮ۪کان دستٕخط کٔرِتھ یہِ چھُنہٕ ہٮ۪کان پٔرِتھ یہِ چھُنہٕ ہٮ۪کان لیٖکِتھ یہِ چھُنہٕ ہٮ۪کان بیٚکِس ؤنِتھ مطلب کِتھ کنۍ کیٛاہ چھِ زندگی منٛز گژھان بدنصیٖب تہِ أمِس چھُنہٕ آسان کُنہِ چیٖزُک کانٛہہ مطلب کَنسٮ۪پٹَے أنٛدٕرۍ کِنۍ دٮ۪ماغَس منٛز مطلب بیٚیہِ یُس یہِ اَن پَڑھ اِنسان چھِ آسان یہِ جٲہِل آسان أمِس چھِ جہالت آسان واریاہ زیادٕ چھِ آسان أمِس جہالت یُس یہِ اَن پَڑھ اِنسان چھِ آسان یہِ ہیٚکہِ نہٕ پَنُن پان بیٚکِس تھی کٔرِتھ مطلب بیٚکِس تھی چھُنہٕ یہِ بہران کَتھ کَرنَس یہِ چھِ دَپان مےٚ ژَلہِ ٲسہٕ کِنۍ غلط کَتھ نیٖرِتھ یا یِمَن چھُنہٕ آسان صحیح غلطَس منٛز چھُنہٕ تگان یِمَن فرق کَرٕنۍ کِہیٖنۍ یہِ اَزکِس زمانَس منٛز گژھِ آسُن مطلب اٮ۪جوکیٹِڈ اِنسان کیٛازِکہِ اَز یُس وقت چھِ اَزُک وقت چھُ واریاہ زیادٕ خراب اَز اگر نہٕ اِنسان پانہٕ آسہِ پٔرۍوُن اَز چھُنہٕ پَنُن اولاد یِوان بکار وۄنۍ چھَنہٕ بیٚکہِ سٕنٛز کَتھٕے یِمَن چھِ آسان بینٛکَس پٮ۪ٹھ گژھُن یِمَن چھِ آسان تَتہِ دَستٕخط کَرُن یِمَن یِمَن چھِ تَمہِ بدلہٕ اَنگوٗٹھ کَرناوان یا یِمَن چھِ آسان بینٛکَس پٮ۪ٹھ گژھُن پونٛسہٕ کَڑنہِ یِمَن چھِ پٮ۪وان بیٚکِس اَتھِ لیکھناوُن چَک تَتہِ مےٚ دِیِو سا چَکہٕ لیٖکِتھ مےٚ چھِ پونٛسہٕ کَڑٕنۍ یا یُس وۄنۍ یہِ پٔرۍوُن اِنسان چھِ آسان أمِس چھِ آسان ہَتھ فٲ یِم اِنسٲنیت أنٛدٕرۍ کِنۍ اَن پَڑھ سٕنٛدِ کھۄتہٕ یہِ چھِ ہٮ۪کان یہِ ہیٚکہِ بیٚکِس اِنسانَس تہِ مَدَد کٔرِتھ یُس یہِ اَن پَہ پٔرۍوُن اِنسان چھِ آسان یہِ چھِ ہٮ۪کان بوڑ تہِ پانَے پٔرِتھ لیکھِتھ تہِ پانَے سَمجہِ تہِ یا بیٚکِس تہِ چھِ یہِ مطلب ہُشار کَران مطلب کیٛاہ پَزِ کیٛاہ نہٕ پَزِ کِتھ کَنۍ پَزِ کَپٲرۍ پَزِ یُس یہِ یہِ اَصٕل یُس یہِ پٔرۍوُن اِنسان چھِ آسان أمۍ سٕنٛز زندگی چھِ آسان واریاہ زیادٕ اَصٕل زندگی مطلب أمِس چھُنہٕ آسان کٲنٛسہِ ہِنٛز یہِ چھُنہٕ آسان کٲنٛسہِ محتاج پنٛنہِ زندگی منٛز أمِس چھُنہٕ کٲنٛسہِ وَنُن مےٚ دِ ژٕ ہُتھ کنۍ کٔرِتھ مےٚ دِ ژٕ اِتھ کٔرِتھ کنۍ مےٚ دِ ژٕ چَک لیٖکھِتھ مےٚ چھُنہٕ تگان ساین کَرُن مےٚ دِ اَنگوٗٹھ کٔرِتھ یِم بیٚیہِ یِم یِم پٔرۍوُن لُکھ چھِ آسان یِمَن چھِ آسان مطلب اَلگٕے یہِ أنٛدٕرۍ کِنۍ آسان مطلب یہِ بیٚیہِ چھِ یِم پٔرۍوُن لُکھ چھِ ہٮ۪کان یِم چھِ ہٮ۪کان ہَتَن اِنسانَن سۭتۍ ؤتھِتھ بِہِتھ یِمَن چھِ آسان تِتھُے طریٖق کَتھ کَرنُک یا یِمَن مِلہِ پَگاہ بیٚیہِ کانٛہہ مطلب وَتہِ پٮ۪ٹھ چھِ مِلان کانٛہہ کانٛہہ پَتہٕ سُہ چھِ کَران تورٕ اُردوٗ پٲٹھۍ کَتھ یِمَن تہِ چھِ تگان یِم چھِ ہٮ۪کان پَنُن پان کُنہِ تہِ جاے شرٛوپرٲیِتھ مگر یِم یِم اَن پَڑھ لُکھ چھِ آسان یِم چھِنہٕ ہٮ۪کان مطلب بیٚکِس سۭتۍ کَتھ کٔرِتھ بیٚیہِ یِم اَن پَڑھ لُکھ چھِ اَزکِس زمانَس منٛز یِمَن چھِ وٕچھان نِچہِ نظرِ دَپان چھِ یِم چھِ اَن پَڑھ یِمَن کیٛاہ آسہِ پَے یِمَن چھِنہٕ کِہیٖنۍ پَے بنسبطِ یِم یِم پٔرۍوُن لُکھ چھِ آسان تِمَن چھِ واریاہ عزت مِلان ہرکُنہِ جاے ہرکُنہِ مُقامَس پٮ۪ٹھ چاہے تِم وَتہِ پٮ۪ٹھ آسَن یا کُنہِ یَتھ منٛز آسَن بیٚیہِ یِم پٔرۍوُن لُکھ چھِ یا آسان یِمَن چھِ آسان الگ الگ پَنُن یہِ یِم چھِ آسان تھَدٮ۪ن تھَدٮ۪ن پوسٹَن پٮ۪ٹھ یِم یِم پٔرۍوٕنۍ اَن پَڑھ چھِ آسان یِم چھِ یِہٕے مٔزوٗرۍ کَران آسان پھیران آسان ہَٹرِ ہَٹرِ کامہِ خٲطرٕ اَسہِ دیہِ نا کانٛہہ کٲم یہِ یُس یہِ پٔرۍوٕنۍ اِنسان چھُ أمِس چھِ آسان واریاہ اگر نہٕ یہِ بٔڑ نوکری ہیٚکہِ کٔرِتھ کُنہِ جاے ہیٚکہِ ٹیٖچرٕے لٔگِتھ لۄکٹٮ۪ن شُرٮ۪ن پرناوِ یا ٹیوٗشَن پَنُن ہیٚکہِ کھُلٲیِتھ بیٚیہِ چھِ آسان یِمَن یِمَن چھِ آسان مطلب واریاہ راستے اوٚپُن یِم یِمَن ہِنٛدِ خٲطرٕ اَن پَڑھن ہِنٛدۍ کھۄتہٕ یِم یِم یِم چھِ اَن پَڑھ چھِ تِمَن چھُنہٕ آسان کِہیٖنۍ تِم چھِ آسان پیٚیہِ بیٚکِس پٮ۪ٹھ یہِ دارمُدار تِمَن چھِ آسان کُنہِ جاے گژھُن تِم چھِ مطلب گاڑِ آسٮ۪کھ کھَسُن وٕچھُن آسٮ۪کھ یہِ گٲڑۍ کوٚت چھِ تِمَن چھُ بیٚکس وَنُن یہِ یَتھ گاڑِ وٕچھتو بوڑ یہِ کوٚت چھِ أڑۍ چھِ کھَسان ادل بدل گاڑٮ۪ن تہِ تہِ چھَنہٕ آسان تِمَن پَیی أسۍ کَتھ گاڑِ کھٔتۍ بیٚیہِ چھِ گژھان کٲم یُس یہِ پٔرۍوُن چھِ آسان یہِ چھُ وُچھان پانَے گاڑِ کیٛاہ نمبر چھُ کوٚت چھُ کَتن ووت کِتھ کنۍ ووت یہِ چھِ ہٮ۪کان کٔرِتھ بیٚیہِ یُس یہِ یہِ پٔرۍوُن یہِ چھِ آسان أمۍ سٕنٛدۍ زندگی منٛز چھُ واریاہ اَصٕل کیںٛہہ یِم آسان یہِ سکوٗل چھِ گژھان سکوٗلَس سۭتۍ چھُکھ پِکنِک نِوان یُس یہِ اَن پَڑھ چھِ نہ چھِ یہِ سکوٗلٕے گژھان نہ چھِ یہِ پِکنِکٕے نِوان أمِس سکوٗلَس سۭتۍ یا باقٕیَن کینٛہہ واریاہ یِم چھِ آسان یِمَن نِوان چھِ یہِ چھِ کَران یِم واریاہ کینٛہہ یِم مس امہِ کِنۍ چھِ یہِ واریاہ کینٛہہ پَنٕنۍ زندگی ہِنٛدۍ کینٛہہ لمحے مِس کَران یُس یہِ اَن پَڑھ اِنسان چھِ آسان یہِ چھُ واریاہ کینٛہہ یِم مِس کَران پںٛںہِ زندگی منٛز کیٛازِکہِ وٕچھ یُس یہِ پٔرۍوُن بَچہِ چھِ آسان أمِس چھِ نِوان پِکنِک بیٚیہِ چھِ أمِس ہرکانٛہہ مطلب یِمَن چھِ آسان کینٛہہ یِمَن چھِ آسان کینٛہہ پرٛوگرام چھِ آسان تَتھ منٛز تہِ چھِ یِمَن نِوان پانَس سۭتۍ تَتہِ چھِ یہِ ہیٚچھان واریاہ کینٛہہ یہِ چھِ واریاہَن شُرٮ۪ن سۭتۍ مِلان تَتہِ چھِ یہِ أکِس نِش اَکھ کَتھ ہیٚچھان اَصٕل کَتھاہ ہیٚچھان أکِس نِش اَکھ کَتھ بیٚکِس نِش بیٛاکھ اَصٕل کَتھ یُس یہِ اَن پَڑھ چھِ آسان یہِ چھِ آسان دۄہ کٮ۪ن ژۄن پَہرَن گَرِ بِہِتھ جٲہِل لُکَن منٛز تِمَن نِش چھِ یِم خٲلی جہٲلیت حٲصِل کَران تہٕ بیٚیہِ چھِنہٕ یِم مطلب نیٚبرِمٮ۪ن نیٚبرِم کُن مطلب یِتھ کٔنۍ باقٕے چھِ نیٚبَر نیران یا یِم چھِنہٕ ہٮ۪کان تِتھ کٔنۍ کٔرِتھ کِہیٖنۍ یِم یِم پٔرۍوٕنۍ لُکھ چھِ آسَن یِم چھِ دۄہ کھۄتہٕ دۄہ نیٚبَر نیٚبَر نیران اَز ٲسۍ مِڈٕل سکوٗلَس پَگاہ گژھن ہاے سکوٗلَس پَتہٕ گژھن کالیج پَتہٕ گژھن اِتھ کنۍ یوٗنیورسٹی پَتہٕ کَرَن اِتھَے کنۍ بروںٛہہ بروںٛہہ پَکَن یِم چھِ یِم کَران کٲم چھِ یِم زِ مطلب زِندگی منٛز واریاہ کیںٛہہ وٕچھان تِم تہِ اَصٕل فیسٕز وٕچھان یِمو خراب فیزٕز تہِ وٕچھان یُس یہِ اَن پَڑھ چھِ آسان یہِ چھِ آسان دۄہ کٮ۪ن ژۄن پہرَن گَرِ بِہِتھ مےٚ یہِ نہ مطلب چھِ کَران کٲنٛسہِ سۭتۍ کَتھ نہٕ باتھ نہٕ پَرنَس رِلیٹڈ نہٕ کُنہِ رِلیٹڈ نہٕ پٔرۍوُن چھُ یہِ چھِ کَران کٲم یہِ چھِ ہیٚچھان أکِس نِش اَکھ کَتھ گوٚو سکوٗل تَتہِ ٲسۍ پانٛژھ دَہ شُرۍ تٔمِس نِش بوٗزن اَکھ کَتھ ہیٚچھِن اَکھ کَتھ بیٚکِس نِش رٔٹن بیٛاکھ کَتھ بوٗزِن بیٛاکھ کَتھ گوٚو أمِس أنٛدٕرۍ کِنۍ مطلب نالیج گٔے أمِس نہ یہِ ہیٚکہِ پَگاہ بیٚکِس تھی کَتھ کٔرِتھ یُس یہِ اَن پَڑھ چھِ آسان نہ چھِ یہِ آسان أمِس نہ چھِ یہِ آسان نہ چھِ یہِ اِنسانَن منٛز نہ چھِ یہِ جانوَرَن منٛز یہِ چھِ اَکہِ حِساب اَکھ جانوَر آسان اَزکِس زمانَس منٛز گژھِ پٔرۍوُن اِنسان آسُن کیٛازِکہِ اَن پَڑھ چھُنہٕ اَز کُنی لَگان یُس یہِ بیٚیہِ یُس یہِ پٔرۍوُن اِنسان چھِ أمِس زندگی منٛز واریاہ اَصٕل یِم یِوان یہِ چھِ ہٮ۪کان پنٛنہِ زندگی منٛز واریاہ کینٛہہ وٕچھِتھ سکوٗل چھِ وٕچھان پِکنِک چھِ گژھان سکوٗلَس سۭتۍ ٹیوٗشَن چھِ گژھان ٹیوٗشَن تَتہِ چھِ واریاہَن یِمَن سۭتۍ یُس یہِ اَن پَڑھ چھِ آسان یہِ چھِ آسان دۄہ کٮ۪ن ژۄن پہرَن گَرِ بِہِتھ أمِس چھِنہٕ کُنِچ پَیی آسان نہ چھِ یہِ ہٮ۪کان باقٕیَن لُکَن سۭتۍ کَتھ کٔرِتھ کِہیٖنۍ نہٕ نہ بیٚیہِ چھِنہٕ مطلب أمِس مطلب زیادٕ پَتہٕ یہِ تہِ کَران کِہیٖنۍ یُس یہِ اَن پَڑھ اِنسان چھِ آسان أمِس سۭتۍ چھِنہٕ پَتہٕ زیادٕ کَتھٕ تہِ کَران کیٛازِکہِ یہِ چھُ آسان جہٲلیتُک شکار أمِس چھُنہٕ آسان پوٚرمُت کِہیٖنۍ أمِس چھُنہٕ آسان لیوٗکھمُت کِہیٖنۍ نہ چھِ مطلب پَتہٕ زیادٕ اِنسان أمِس نِش گژھان یُس یہِ پٔرۍوُن چھِ آسان أمِس چھِ آسان سٲری تھَپہٕ تھَپہٕ کَران دَپان نہ أمۍ چھُ پوٚرمُت لیوکھمُت چھُن أمِس آسہِ پَے أمِس نِش نیرِ یَتھ کَتھِ جواب یَتھ کَتھِ جَواب اَن پَڑھس نِش چھُنہٕ کٕہٕنۍ گژھان یُس یہِ یہِ چھُ آسان یہِ پٔرۍمُت اِنسان أمۍ چھِ آسان زندگی منٛز واریاہ کینٛہہ وُچھمُت سکوٗل چھِ گوٚمُت ٹیوٗشَن چھِ آسان گوٚمُت کالیج چھُ آسان گوٚمُت تَتہِ چھِ آسان یہِ واریاہَن لُکَن سۭتۍ ووٚتھمُت بیوٗٹھمُت بیٚیہِ چھِ آسان یِمَن پَنُن الگٕے عزت یِم یِم پٔرۍوٕنۍ شُرۍ چھِ آسان یِمَن چھِ الگٕے نظرِ وٕچھان یِم یِم اَن پَڑھ چھِ آسان تِم چھِنہٕ زندگی منٛز کِہیٖنۍ وٕچھان تِم چھِ صرف گَرِ بِہِتھ آسان یہِ رَنان کَران رَنُن تہِ چھِ پوٚز پر مگر پَرُن تہِ چھِ سۭتۍ سۭتۍ اَزکِس دُنیاہَس منٛز چھِ وَنان علم چھِ گاش ییٚمِس نہٕ علم آسہِ نہ سُہ چھِ تٔمِس چھِ وَنان سُہ چھُ اوٚن تٔمِس چھُنہٕ گاشے علم چھِ اسلیے پَزِ اَسہِ علم حٲصِل کَرُن پنٛنہِ زندگی منٛز سُہ پنٛنٮ۪ن شُرٮ۪ن تہِ دیُن علمُک تربیت دِنۍ پنٛنٮ۪ن بَچَن تہِ آ اَزِکۍ أڑۍ مٲلۍ چھِ یِتھ تہِ تِم چھِ وَنان اَسہِ چھِنہٕ پنٕنۍ شُرۍ پرناوٕنۍ کِہیٖنۍ یہِ تِم چھِ تِمَن تھاوان علمٕکہِ گاشہِ سۭتۍ چھِ تِم تِمَن محروٗم تھاوان تِم چھِ دَپان اَسہِ چھِنہٕ شُرۍ پَنٕنۍ پرناوان کِہیٖنۍ تِم اسلیے پَزِ اَسہِ پنٛنٮ۪ن شُرٮ۪ن بیٚیہِ چھِ یُس یہِ پٔرۍمُت چھُ یہِ چھُ واریاہ کینٛہہ زندگی منٛز وٕچھان یہِ چھِ واریاہ کینٛہہ اٮ۪نجاے کَران واریاہ کینٛہہ حٲصِل کَران یُس یہِ اَن پَڑھ چھُ تٔمِس چھُنہٕ کِہیٖنۍ یہِ حٲصِل گژھان سُہ چھُ بیٚیہِ واریاہ کینٛہہ زندگی منٛز مِس کَران کِہیٖنۍ چھُنہٕ سُہ زندگی منٛز وٕچھان سُہ چھُنہٕ پنٕنۍ لایف کِہیٖنۍ وٕچھان یُس یہِ پٔرۍمُت چھُ آسان یہِ چھِ نیٚبَر نیران گژھان بہٕ چھَس نہٕ وَنان اَن پَڑھ چھِ گژھان تِمَن چھَییی نہٕ تیوٗتاہ پَے آسان یوٗتاہ پٔرۍمٕتٮ۪ن چھِ پَے آسان پٔرۍمٕتٮ۪ن چھِ پَے آسان تِم چھِ ہٮ۪کان وٕچھِتھ یَتھ کیٛاہ چھِ لیکھِتھ اَتٮ۪ن کیٛاہ چھِ اَتھ پارکہِ منٛز کِتھ کٔنۍ چھِ کیٛاہ چھِ اَن پَڑھ چھِ سُہ چھِ بٔلۍ اِتھَے کٔنۍ یِوان وٕچھان پارکن أنٛدۍ أنٛدۍ وۄتھان تہٕ نیران پَرُن گوٚو علم چھُ گاش بہٕ چھَس بار بار وَنان علم چھُ گاش اَسہِ پَزِ علم حٲصل کَرُن